واریاہ چیلینٛجِس چھِ آسان گاڈٕ رَٹنَس منٛز اگر أسۍ وٕچھو یعنی کہِ یِم گاڈٕ چیلینٛج چھِ گۄڈٕنِیُکُے چیٖز چھُ ہَوا گَژھِنہٕ آسُن بیٚیہِ گَژھِ نہٕ آسُن آب گَژھِ تھوڑا رُکِتھٕے آسُن زیادٕ گَژھِنہٕ تیز آسُن پَکان کِہیٖنۍ تیز پَکنَس سۭتۍ چھُ گَژھان تھوڑا یعنی کہِ گاڈٕ رَٹنَس منٛز پرٛابلم تہٕ بیٚیہِ چھِ أسۍ کَران کٲم آ أسۍ چھِ کَران یعنی کہِ آ یعنی کہِ ییٚمہِ ساتہٕ أسۍ وٕچھان چھِ گاڈٕ اسہِ گَژھِ آسُن ٹھیٖک موسم موسم گَژھِنہٕ آسُن ہَوادار گَژھَنہٕ آسُن روٗد دار گَژھِنہٕ آسُن کینٛہہ موسم گَژھِ آسُن اَصٕل تہٕ موسم نہ گَژھِ آسُن نہ گژھِ طوٗفان آسُن نہ گَژھِ آسُن شیٖن پیٚوان نہ گَژھِ آسُن روٗد پیٚوان تہٕ یِمَن چیٖزَن پٮ۪ٹھ چھُ واریاہ مُشکِل گَژھان پٔتۍ مہِ ٹایِمہٕ گٔے مےٚ اَکھ ییٚمہِ ساتہٕ بہٕ گاڈٕ اوسُس رَٹان پتہٕ آو اَکھ طوٗفان آو تہٕ طوٗفانَس منٛز فَسیاوُس بہٕ بہٕ اوسُس سمندرس منٛز باغ رٹان تہٕ طوٗفان مےٚ گوٚو تَمہِ دۄہ زبردست برابلِم بہٕ اوسُس نہٕ ہیٚکان ناو پتہٕ ہیچۍ نہٕ مےٚ سایِڈَس نِتھ ناو کِہیٖنۍ تہٕ مےٚ اوس نہٕ ہَوا دِوان پَکنہٕ کِہیٖنۍ تَمہِ دۄہ گٔے مےٚ واریاہ پرٛابلم تَمہِ ساتہٕ یَتھ منٛز یعنی کہِ گاڈٕ رَٹنَس منٛز تہِ تہٕ پتہٕ گٔے مےٚ پَنُن اوس مےٚ بہٕ اوسُس دَپان بہٕ گۄسُس وۄنۍ سایِڈَسٕے گَژھُن تہٕ مےٚ گٔژھ نہٕ یہٕ ٹینشین وینشین روزٕنۍ یَمِچ کینٛہہ تہٕ یِم چیٖز چھِ یعنی کہِ پتہٕ کٔر مےٚ کٲم تَمہِ ساتہٕ مےٚ پِیٚو تھوڑا پِیارُن یوتانۍ سُہ طوٗفان گوٚو کَم تہٕ بیٚیہِ گٔے مےٚ اَکہِ دۄہ کٲم بہٕ گوس گاڈٕ رَٹنہِ أسۍ گٔے دوس پانٛژھ شیٚے گٔے أسۍ سیندِ منٛز سینٛدِ منٛز گٔے أسۍ تہٕ یُتھُے أسۍ سینٛدِ منٛز وٲتۍ تہٕ گٔے ژٕ کٔڑ اسہِ تَتہِ ناو ناو یُتھُے اسہِ کٔڑ تَمہِ پتہٕ ؤتھۍ أسۍ تہٕ گٔے أکِس منٛز باغ دٔریاوس منٛز کَم سے کَم آسٕہٲو أسۍ کَم سے کَم ژور کِلو میٖٹَر دوٗر منٛز منٛز باغ گٔمٕتۍ دٔریاوس منٛز تہٕ تَتہِ گٔے کٲم أسۍ چھِ گاڈٕ رَٹان اسہِ رَچہِ گاڈٕ واریاہ اَچانَک گوو موسم چینٛج موسمَس منٛز آے تَبدیٖلی روٗد لوگُن سُہ لوگُن روٗد اسہِ آسہٕ چھاتہٕ سۭتۍ تہٕ أسۍ چھِ دَپان أسۍ کِتھ کٔنۍ ہیٚکو اَتیتھ بٕچِتھ نیران چھِ أسۍ ہُکُن مگر أسۍ چھِنہٕ ہیٚکان نیٖرِتھ کِہیٖنۍ أسۍ چھِ کَران ٹایِم پَنُن پان چھِ أسۍ کَران اورٕ یور اورٕ یور چھِ أسۍ دَپان أسۍ کِتھ کٔنۍ بَچو پَنُن پان تہٕ مگر أسۍ چھِ پیاران موسم کَر گَژھِ ٹھیٖک موسم گَژھِ ٹھیٖک أسۍ نیرو سایِڈَس موسم اوس نہٕ ٹھیٖک گَژھان کِہیٖنۍ تَمہِ دۄہ باسیے اَسہِ زَبردست اسہِ دۄپ اسہِ ما چھُ یارٕ خَطرٕ زَبردست اوس موسم خَراب پتہٕ کٔر اسہِ کٲم چھِ أسۍ کَران کٲم اورٕ یور چھِ أسۍ کَران اورٕ یور تہٕ أسۍ چھِ دَپان أسۍ بیٚہمو سایِڈَسٕے تہٕ أسۍ بَچاوو پَنُن پان مگر دٔلیٖل گٔے کٲم ییٚمہِ آیہٕ أسۍ چھِنہٕ ہیٚکان کٔرِتھ کِہیٖنۍ تہٕ یِم مےٚ دوس ٲسۍ تِمو اَڑیو اوس اسہِ اَکھ تھوڑا کَمزورٕے تٔمۍ لوگ وَدُن دوٚپُن ہیے أسۍ مَرو زٕہریا تہٕ یہٕ تَمہِ دۄہ باسیو اسہِ مُشکِل مگر پتہٕ کوٚر اَسہِ تھوڑا بَرداش کینٛہہ ٹایِم گَنٛٹہٕ گٔژھِتھ گوٚو موسم سازگار موسم گوٚو ٹھیٖک تہٕ اسہِ ہیٚچ پتہٕ سایِڈَس تھوڑا ناو نِتھ تہٕ لٲجۍ اسہِ پتہٕ کارٕوٲیی کَرٕنۍ تہٕ بَچیے أسۍ تِتھ کٔنۍ تَمہِ ساتہ تہٕ یِم چیلینٛجِس اگر أسۍ وٕچھو نَہ چیلینٛجِس چھ واریاہ آسان موسمُک چیلینٛج چھُ آسان ویدرُک چیلینٛج چھُ آسان یعنی کہِ آب گَژھِ نہٕ آسُن ٹھیٖک واریاہ چیلینٛجِس چھِ آسان گاڈٕ رَٹَن وٲلِس گاڈٕ رَٹنہٕ خٲطرٕ تہٕ امیے خٲطرٕ چھُس بہٕ تہِ وَنان یہِ